وعلیکُم اسلام تُہۍ چھُو حظ ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ اَہَن حظ بِلکُل بِلکُل آ فرمٲیِو اَچھا اَچھا ٹھیٖک

اَدٕ ٹھیٖک کیٚنٛہہ چھُنہٕ آ بِلکُل بِلکُل آ تُہۍ ؤنِو توہہِ کَر چھُو ٹھیٖک اَچھا آ أسۍ ٲسۍ اَتھ ڈیٹَس پٮ۪ٹھ چھِ أسۍ یَلٕے لَگ بَگ آ أسۍ چھِ یَلہٕ اَتھ ڈیٹَس پٮ۪ٹھ

نہَ نہَ اَسہِ چھِ ٹیٖم آسان کُنٕے زوٚن چھُس نہٕ بہٕ آسان أسۍ چھِ آسان ٹیٖم ٹیٖمَس منٛز چھِ اَسہِ دَہ پَنٛداہ لَڑکہٕ تہٕ تَمے حِساب چھِ أسۍ ٹھیٖک گانٛدربَلسٕے منٛز کیٚنٛہہ نہَ حظ چھُنہٕ تَمیُک چھُ سہلٕے تہٕ تۄہہِ چھُو أکسٕے راتَسٕے یوٚتَن گٮ۪وُن کِنہٕ دۄن دۄہَن پٮ۪ٹھ فُل نایِٹ ٹھیٖک آ اَگر تُہۍ ہُو چھا وَٹُن اَسہِ سُہ آلُژ کِنہٕ نہَ

اَچھا ٹھیٖک گوٚو تَمہِ بغٲر چھُو اَچھا اَچھا ٹھیٖک ٹھیٖک چلو أسۍ چھِ أسۍ چھِ وُہ ساس چھِ أسۍ ہٮ۪وان تَمہِ آیہِ نایٹَس اَگر أسۍ آلُژ ہٮ۪تھ اَگر تُہۍ پانٕے اِتھٕے پٲٹھۍ دِیُو آلٕژ وَغٲر اَگر نہٕ اَسہِ سوٚمبراوُن پٮ۪و تیٚلہِ گژھِ تَتھ کَم أسۍ ہٮ۪کَو تیٚلہِ پَنٛدٕہے ساس تہِ رٔٹِتھ وۅنۍ چھُو تۄہہِ پانَس تانۍ تُہۍ کیٛاہ ؤنِو تُہۍ اَگر ؤنِو آلُژ وَٹُن تہٕ أسۍ وَٹَو اَگر نہٕ تہٕ تیٚلہِ نہٕ کِہیٖنٛۍ تیٚلہِ گوٚو پَنٛدہَنٕے ساسَن منٛز تِکیٛازِ آلُژ وَٹنَس منٛز چھِنہٕ آسان بروسٕے کوٗتاہ یِیہِ پتہٕ کیٛاہ یی آ سُپیٖکَر وُِپیٖکَر سٲلِم چھِ اَسہِ پَنٕنۍ مایَک وایَک چھِ اَسہِ پَنٕنۍ أسۍ چھِ برابَر ٹیٖم آسان آ اَسہِ چھِنہٕ تُہۍ تُہۍ کٔرِو اَسہِ لوکیشَن کٔرِو اَسہِ تُہۍ شِیر اَسہِ بیٚیہِ دِیِو ڈیٹ أسۍ وَاتَو پانٕے ہے کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ سہل چھُ وَلہٕ کیٚنٛہہ چھُنہٕ تُہۍ تُہۍ تھٲوِو مےٚ تانۍ مہٕ ہیٚیِو ٹٮ۪نشَن تُہۍ کیٚنٛہہ چھُنہٕ پرواے خُداے کَرِ سہل مہٕ ہیٚیِو ٹٮ۪نشَن آ آ تُہۍ سوٗزِو ڈیٹ ویٹ چلو ٹھیٖک چلو بِہِو رۅبَس حوال